مےٚ باسان واریاہَن ڈِسٹرٛکَن ڈِسٹرٛک پٮ۪ٹھ ڈِسٹرک تام گژھنہٕ خٲطرٕ چھِ بیسٹ ٹرٛین تہٕ باقٕے گٔے لوکَل کیب اگرَے تِم بُک کَرن تہٕ سُہ چھِ گژھان ٹوٗرِسٹَن خٲطرٕ بہتَر تہٕ لوکَل ٹرٛانَسپوٹ تہِ اَگَرے تِم ہیٚکیٚن یوٗز کٔرِتھ تہٕ تِم ہیٚکیٚن کٔرِتھ یوٗز دیٹ ڈِپیٚنٛڈٕز آن دٮ۪م